آز برونٛہہ کَمٕے کال کٔریو مےٚ آرڈَر آنلایِن اَکھ سُویٹر اَکھ ییٚمہِ ساتَن مےٚ یہِ سویٹَر وٕچھ اَمیُک یِم زَن رِوِوٕز ٲسۍ یا ریٹِنٛگس ٲسۍ یا امیُک ڈِسکِرٛپشَن یُس زَن اَتھ شاپِنٛگ سایٹہِ پیٚٹھ ہٲیِتھ اوس اَمہِ تَل باسیٚو مےٚ یہِ پرٛوڈَکٹ واریاہ اَصٕل اور مےٚ کوٚر یہِ آرڈر ڈیٚلؤری ییٚمہِ دۄہَن ڈیٹ اوس اَتھ یِم چھِ مےٚ فون کَران ہے چون پروڈکٹ ہسا چھُ یور ووتمُت أسۍ نَسا ہیٚکو نہٕ آز یہِ ڈیٚلِوَر کٔرِتھ کِہیٖنۍ مےٚ پرُژھ کیٛازِ دوٚپُکھ اَز ہَسا چھِ اَسہِ ییٚتہِ ایمپلایَن ہِنٛز کٔمی اور یہِ ہَسا گَژھِ مَنٛڈے ڈیٚلِور مےٚ دوٚپ چلو ٹھیٖک چھُ مَنڈے چھُس بہٕ پیاران اور یِمو سوٗز نہٕ نہ سوٗز یِمو میسیج نہ گوٚو یہِ پرٛوڈَکٹ امہِ دۄہَن ڈیٚلوَر اَمہِ پَتہٕ چھُس بہٕ یِمَے یورَے فون کَران میون پرٛوڈَکٹ ہَسا اوس یِتھ پٲٹھۍ اَتہِ سُہ ہَسا چھِ یِتھ پٲٹھۍ ییٚمہِ ایٚڈرَسُک یِمو ووٚن چلو ٹھیٖک ہَسا چھِ أسۍ ہَسا کَرو یہِ ڈیٚلِوَر اَمہِ پَتہٕ یُتھُے یِمو یہِ پرٛوڈَکٹ اوٚن مےٚ روٚٹ یہِ پرٛوڈَکٹ ییٚلہِ مےٚ یہِ سویٹر وٕچھ کھوٗج مےٚ اور مےٚ وُچھ گۄڈنِکُے چیٖز کہِ یُس زَن میٹیٖریَل کالٹی ٲس یُس زَن تَمہِ ساتَن ووٚنمُت اوس یِمو ڈِسکرایب اوس کوٚرمُت ڈِسکِرٛپشَنَس منٛز اوس دیُتمُت یِمو سۄ کالٹی ٲس نہٕ یہِ کینٛہہ اور اَمِچ یۄس زَن ٹیب وَنو أسۍ تِم آسہٕ واریاہ کمزور مےٚ وُچھ زِ یہِ پروڈَکٹ چھُ نہٕ تَمہِ مَیارُک کینٛہہ یُس زَن یِمو ووٚنمُت اوس اور بیٚیہِ اَتھ سۭتۍ سۭتۍ کہِ یوٗتاہ اَتھ قۭمَتھ اوس تیوٗتاہ شوٗبہِ ہا نہٕ اَتھ قۭمَتھ کینٛہہ تِکیٛازِ یہِ ٲس نہٕ اَمہِ مَیارٕچ سویٹر کینٛہہ بدقٕسمتی سان اوس نہٕ یہِ پروڈَکٹ تَمہِ مَیارُک اور اَمیُک یُس زَن وَنہٕ بہٕ سایِز یُس زَن اوس یہِ ہسا ٲس واریاہ کھجرٕ سان یُس مےٚ تَمہِ ساتن آرڈر اوس کوٚرمُت تَمہِ کھۄتہٕ ٲس یہِ واریاہ کھٔج اور بیٚیہِ ٲس مےٚ مٲنتو کیاہ چھِ یتھ وَنان یہِ زَن کہِ وَنو أسۍ ترٛٲیِتھ ژھٕنن لایق باسان یہِ ٲس نہٕ باسان نٔو کینٛہہ یہِ ٲس باسان ترٛٲیِتھ سٕنٛدۍ لایق اِسلیے یہِ باسیو مےٚ میٛانہِ خٲطرٕ واریاہ اَکھ نَگیٹِو ایٚکٕسپیٖریَنٕس شاپِنٛگ کَرنُک